سٲنِس شُپیَن ڈِسٹرٛکٹس منٛز چھِ واریاہو قٕسمٕکۍ سپوٹٕس یِوان گِنٛدنہٕ یَتھ منٛز والی بال چھُ یَتھ منٛز فُٹ بال چھُ یَتھ منٛز کھو کھو چھُ یَتھ منٛز مین اَکھ کِرکَٹٕچ ایکٹٕوِٹیٖز چھِ گژھان یہِ چھِ واریاہ سۄ ایکٹوٕٹی ییٚمہِ سۭتۍ کیاہ چھُ گژھان لاٹ آف پیٖپٕل مطلب واریاہ واریاہ زیادٕ لُکھ یَتھ منٛز مطلب یَکجہ چھِ گژھان تہٕ مطلب کَنٹِرٛبیوٗٹ چھِ کَران اَتھ چیٖزَس منٛز لُکھ چھِ روزان آوُر یِمَن یِمَن چیٖزَن سۭتۍ یِمو سۭتۍ کیاہ چھُ اَسہِ گژھان مطلب ڈرٛڈ ڈرٛگ ایڈِکٹ مطلب یَتھ منٛز اَز یہِ کٲشِر پٲٹھۍ وَنان چھِ مطلب خراب کامہِ یِم لٔڑکہٕ ٲسۍ کَران ییٚلہِ وۄنۍ تِمو چیزو نِش یِم دوٗر روٗدۍ کِرکہِ سپوٹسَس کُن لٔگۍ تِم چیٖز چھِ آٹومیٹکلی گژھان دوٗر ہُہ چیٖز چھِ گژھان مطلب سپوٹس آو برونٛٹھ برونٛٹھ کُن یَتھ منٛز اَز سٲنِس یَتھ سپوٹسَس واریاہ اَکھ میہَتوٕ چھُ بنیومُت اَز واریاہ اَکھ مطلب کیاہ چھِ اَتھ کٲشِر پٲٹھۍ وَنان مطلب مزٕدار اَکھ چیٖز چھُ بنیومُت ییٚمہِ سۭتۍ سٲنۍ یِم نَوجَوان لٔڑکہٕ چھِ برونٛٹھ کُن ہٮ۪کان کانٛہہ تہِ اَصٕل کٲم کٔرِتھ